اَسَلامَ علیکُم آ تۄہہِ چھُو ٹھیٖک صحت چھَا ٹھیٖک آ تُہۍ ؤنۍتَو یہِ اَسہِ کوٚت چھُ واتُن حظ أسۍ چھِ یہِ ٹیٛوٗرسٹہٕ ہٮ۪تھ چھِ أسۍ أسۍ چھِ زٕ گایڈ تہٕ ہوٹل ؤنۍتَو تۄہہِ اَسہِ کَتھ جایہِ چھُ واتُن أسۍ چھِ وُنکٮ۪س گُلمرگہِ اَہَن حظ گوٚو گھنٹا گَرس نِش واتو أسۍ گۄڈٕ چَلو پَکھ حظ ہے کھٔسِو حظ گھنٹا گَر چَلو چَلو ٹھیک ہے